سلام علیکُم ورحمتہ اللہِ وبَرَکاتُہ ییٚتہِ سا چھِ سارِوٕے کھۄتہٕ زیادٕ یُس یوٗز چھُ یِوان سِم کَرنہٕ سارویو کھۄتہٕ زیادٕ سُہ چھُ یِوان اِیَرٹیٚل اِیَرٹیٚل یُس اِیَرٹیٚل سِم چھِ یہِ چھِ واریاہ اَصٕل سِم سِکیور چھِ اَمِچ اِنٹَرنَل سُپیٖڈ چھِ واریاہ اَصٕل ایٚمِچ یُس یہِ کالِنٛگ فیسَلٹیٖز چھِ ٹاوَر شاوَر واریاہ اَصٕل چھِ میٛانہِ حِساب چھُ پوٗرٕ میٛٲنِس مطلب یَتھ عَلاقَس منٛز چھِ سارِوٕے کھۄتہٕ فاسٹیٚسٹ نیٚٹ ؤرٕک اِیَرٹیٚل ییٚتہِ چھِ کیٚنٛہہ لوکَل نیٚٹ ؤرٕک سٔروِس تہِ یِتھٕ پٲٹھۍ ووڈا فون چھِ آیڈیا چھِ ووڈا فون اوس سُہ گٔے بنٛد تہٕ تَمہِ باؤجوٗد چھِ بیٛاکھ ییٚتہِ جِیو جِیو تہِ چھِ کَران اَصٕل اِنٹَرنیٚٹ سُپیٖڈ پرٛووایڈ یُس جیو چھِ سُہ چھِ رِلایَنٕس کَمپٔنی ہٕنٛز یُس یہِ اِیرٹیٚل چھُ اَتھ اوس گۄڈٕنٮ۪تھ تھرٛی جی سُپیٖڈ تَتھ پٮ۪ٹھ اوس نہٕ اِنسان سیٹٕسفےَ گژھان کِہیٖنٛۍ تِکیٛازِ نیٚٹ اوس نہٕ اَصٕل چَلان کیٚنٛہہ اِنٹَرنیٹ سُپیٖڈ ٲسۍ نہٕ اَصٕل روزان کیٚنٛہہ تہٕ وۅنۍ کوٚر تٔمۍ پَتہٕ کوٚر تِمو فور جی یُس فور جی اوس سُہ آو بہتر واریاہ اَصٕل اِمپرومٮ۪نٛٹہٕ گٔے واریاہ زیادٕ ٹاوَر تہِ لٔگۍ یِنۍ بیٚیہِ چھِ واریاہ زیادٕ اِیَرٹیٚل یُس چھُ یِہَے چھِ ییٚتہِ خاص تیٚمہِ پَتہٕ کوٚرُکھ چھیٚمُک اِیَرٹیٚل یُس چھُ تِمَن چھُکھ اَز پرٛووایڈ کوٚرمُت فایِو جی اِنٹَرنیٚٹ سُہ چھِ سریٖنگرٕچ سریٖنگر ڈِسٹرکَس منٛز چھُ سُہ کُپوارہ ڈِسٹرکَس منٛز چھُ سُہ جموں چھُ سُہ کَٹھوعہ چھُ سُہ واریاہَن جایَن منٛز چھُکھ ترٛوومُت یُس اِیَرٹیٚل چھُ اَتھ چھِ واریاہ یوٗزَر اِوٕن کہِ أکِس گَرَس منٛز چھِ توتہِ ژور پانٛژھ چھِ اِیَرٹیٚل یوٗزَر آسان کیٚنٛہہ چھِ چَلاوان جِیو تہِ مگر زیادٕ چھِ چَلاوان اِیَرٹیٚل سِم اِیَرٹیٚل سِم چھِ واریاہ سِکیور واریاہ اَصٕل چھِ یہِ سِم اگر أسۍ نیٚبَر گَژھو اِیَرٹیل چھِ پوسٹ پیڈ پوسٹ پیڈ سِم تہِ کَران پرٛووایڈ اِیَرٹَل پوسٹ پیڈ آسہِ سُہ چھِ چَلان جوٚمہِ نیٚبَر تہِ ہورٕ یورٕ نیٚٹ ؤرٕک چھُ روزان اَصٕل تہٕ بیٚیہِ چھُ یُس یہِ اَسہِ اَسہِ چھِ ییٚتہِ پرٛووایڈر مطلب سٲنِس ایریاہَس منٛز چھِ لوکَل نیٹ ؤرٕک تہِ یِتھٕ پٲٹھۍ فایبَر چھِ سُہ چھِ اِیَرٹیٚل تہِ چھِ فایبَر سُہ ہسا چھِ اَسہِ کَران اِنٹَرنیٚٹ سٔروِس پرٛووایڈ یُس یہِ جِیو سِم چھِ سُہ چھِ ٹیلی فون سٔروِس تہِ کَران پرٛووایِڈ تہٕ اِنٹرنیٚٹ سٔروِس تہِ کَران پرٛووایڈ تَمہِ باؤجوٗد چھِ ساروِیو کھۄتہٕ زیادٕ زیادٕ زیادٕ یِم یوٗزَر چھِ تِم چھِ اِیَرٹیٚلَس تِکیٛازِ تَتھ پٔتۍ کَنۍ چھِ ریٖزَن تِکیٛازِ اِیَرٹیٚل چھِ اَسہِ سوزان واریاہ ایٚکٕسپیٚنسِو پیک تِم چھِ واریاہ اَصٕل پیک آسان یِتھٕ پٲٹھۍ تَمہِ سٍتۍ درٛاو زٕ ہَتھ کُنتٲجی چھِ پٮ۪وان اَٹھوُہن دۄہَن پٮ۪ٹھ تَتھ چھِ یِوان ڈۄڈ جی بی دۄہَس سُہ گوٚو پنٛداہ شَتھ نِیر ایٚباوُٹ پنٛداہ شُرہ شَتھ ایٚم بی چھِ یِوان بیٚیہِ چھِ ترٛےٚ ساس ایٚس ایٚم ایٚس تِم دۄہَس پرٛووایِڈ دۄہَس فرٛی ساس ایٚس ایٚم ایس بیٚیہِ اَن لِمِٹِڈ کالِنٛگ یِتھٕے پٲٹھۍ چھِ بیٛاکھ پیک اَکھ زٕ ہَتھ نَمَنمتھ تَتھ منٛز چھِ تِم دِوان زٕ جی بی ڈیلی ڈاٹا اَٹھووَن دۄہَن پیٚٹھ اَن لِمٹِڈ کالِنٛگ تہٕ ہَتھ ایٚس ایٚم ایٚس ڈے تِتھٕے پٲٹھۍ چھِ یِم دِوان ژۄیہِ شیٚتَن دۄہَن پٮ۪ٹھ تہِ چھِ ژۄیہِ شیٖتھ ترٛٮ۪ن رٮ۪تَن پٮ۪ٹھ چھِ یِوان پیک ترٛاونہٕ دۄن رٮ۪تَن پٮ۪ٹھ چھِ یِوَان پٕنژٕہَن دۄہَن پیٚٹھ چھِ یِوان پیک ترٛاونہٕ اِیَرٹیلَس ؤریَس پٮ۪ٹھ تہِ چھِ یِوان ترٛاونہٕ بیٚیہِ یُس پیک چھِ دِوان یِم چھِ دِوان اَمِچ یِم چھِ دِوان أسۍ فرٛی مٮ۪مبَرشِپ تہِ مطلب کانٛہہ ایپ چھِ ایٚمزان پرٛایِم چھِ تَتھ تہِ چھِ دِوان فِرٛی میٚمبَرشِپ ییٚمہِ حِساب پیک ترٛاوَو تہٕ نیٚٹ فِلِکس تہِ چھِ ترٛاوان ایٚکسٹریٖمَس تہِ چھِ ترٛاوان واریاہَن ایپن چھِ یِم فرٛی مٮ۪مبَرشِپ تہِ دِوان تَمہِ باؤجوٗد چھِ مےٚ باسان سارِوٕے کھۄتہٕ بیسٹہٕ تہٕ فاسٹ یُس نیٚٹ ؤرٕک چھُ ییٚتہِ سُہ چھُ اِیرٹیٚل یہِ چھِ میٛٲنۍ اوپیٖنِیَن وَنان باقٕے لوٗکھ کیٛاہ چھِ آسان سونٛچان تہِ چھَ نہٕ مےٚ پَیی کِہیٖنٛۍ تہٕ البتہٕ مےٚ چھُ باسان یہِ چھِ واریاہ اَصٕل اَصٕل اِیَرٹیٚل یُس یہِ چھُس بہٕ پانہٕ اِیَرٹیٚل یوٗز کَران تَوَے چھُس بہٕ وَنان مےٚ چھ جِیو تہِ کٔرمٕژ یوٗز مےٚ کوٚرمُت جِیو